مےٚ حظ چھُ غُزاہَس مَنٛز لَگان زیادٕ پَسَنٛد مَگَر ماجہِ ہِنٛدۍ اَتھُک ییٚلہِ حظ سۄ رَنان چھِ تَتھ حظ چھِ سۄ واریاہ کینٛہہ مَسال تراوان واریاہ حظ واریاہ یُس حظ چھُ سُہ لزیٖز بَنان تَتھ حظ چھُ اتھ مَزٕ آسان بہٕ حط چھَس سُہ مَطلَب کھیٚوان مےٚ حظ چھُ لَگان واریاہ زیادٕ تَتھ مَزٕ کھیٚنَس بہٕ حظ چھَس دَپان بیٚیہِ بیٚیہِ دِیِو مےٚ امہِ وَجہ سۭتۍ کیازِ کہِ سُہ حظ چھُ میانہِ ماجہِ ہٕندیو اَتھو سۭتۍ آسان بَنیومُت بیٚیہِ حظ چھِ سۄ پیار محبت سان آسان بَنومُت سۄ پَتہٕ بہٕ حظ چھَس سۄے کھیٚوان مَطلَب مےٚ حظ چھِ لَگان پَننہِ ماجہِ نِش کھیٚنَس مَزٕ پَننِس گَرَس مَنٛز یِہے چیٖز حظ چھِ مےٚ یِہے یُس حظ مےٚ یہِ غزا چھُ یُس حظ مےٚ خۄش چھُ لَگان